ہیٚلو ہیٚلو سَلام علیکُم اعجاز بیٚکری چھِو حظ تُہی ہے جِناب اَسہِ حظ ٲسۍ یہِ اَسہِ ٲسۍ یِمہٕ پیسٹری ٲس اَسہِ ضروٗرت بیٚیہِ بیٚیہِ چھِنہٕ حظ یِم آیٹم آسان پیسٹری ژوٚٹ ووٚٹ آ یہِ کٕتِس گَژھِ اَسہِ یہِ پیسٹری پیٖس اَسہِ حظ چھِ اَز کٔہۍ اَز گوٚو ژور تقریٖبن زٕ ژور دۄہ گٔژھِتھ چھِ اَسہِ ضروٗرت اَسہِ چھِ اَہَن حظ آ اَسہِ چھِ اَسہِ چھِ چَلان یُس یہِ کَم واجیٚنۍ چھِ اَتھ کیٛاہ پرٛایِز چھُ گَژھان ریٹ کیٛاہ چھِ گژھان اَتھ اَچھا

شیٖتھ رۅپیہِ اَسہِ أسۍ تقریٖبن یِمَے زٕ ترٛےٚ ہتھ ٲسۍ اَسہِ یِم پیٖس ضروٗرت تہٕ اَسہِ گَژھِ نا وُ کنسیٚشن کِہیٖنٛۍ اَتھ دوٚپمَے نا زٕ ژور دۄہ لگن مان ژٕ زٕ ژور ترٛےٚ دۄہ ژور دۄہ پتہٕ اگر تہِ بنَن سُہ تہِ چھُ ٹھیٖک اَچھا اَچھا باقٕے آیٹم چھِ تۅہہِ بیٚیہِ مطلب باقٕے آیٹم چھُوٕ حظ تۅہہِ ژوٚٹ ووٚٹ آ بیٚیہِ چھِنہٕ حظ ہُم ٹٲرۍ لِور یِم چھِ آسان تِم تہِ چھِ اَسہِ ضروٗرت ٹٲرۍ لِور چھِنہٕ حط آسَن تِم بٲکِر کھانہِ ہِش آ تِم تہِ چھِ اَسہِ ضروٗرت تِمن کیٛاہ چھُ پرٛایِس تتھ کیٛاہ ریٹ دِوان سُہ کٕتِس چھُ گژھان اَکھ پیٖس اَہَن حظ بِسکِٹ تہِ چھُنا سٲلِم یِم تہِ چھِ سٲلِم سُہ چھِنہٕ حظ بیکری آیٹم یِم چھِ اَسہِ سٲلِم ضروٗرت آ اَچھا بیٛاکھ سُہ نا اَصٕل ہیٛوٗ یُس کُکیٖز اَہَن حظ سٲلِم حط اَسہِ چھِ نُنہٕ چاے ہٕنٛز ژوٚٹ تہِ ضروٗرت یہِ کُکیٖز تہِ چھِ اَسہِ نمکیٖن تہِ تہٕ کھنٛڈٕ ژوٚٹ تہِ چھِ دۄنوے چھِ اَسہِ ضروٗرت آ اَچھا وُہ پٔرسنٛٹ چَلو ٹھیٖک حظ چھُ گوٚو اَسہِ میلہِ سٲلِم تۅہہِ نِش أتی تیٚلہِ چھُنہٕ اَسہِ باقین جاین گَژھُن کیٚنٛہہ نہَ نہَ یِم حظ چھِ یِم آیٹم وُنۍ تِم میلن سٲلِم اِنشااللہ تُہی نِش چَلو ٹھیٖک حظ ٹھیٖک حظ اَدٕ حظ اَدٕ حظ سَلام علیکُم